السلامُ علیکُم گُلشَنا جی سۭتۍ چھا کَتھ گَژھان بہٕ چھَس اِسما کوثر بنڈٕ پٲرِ پٮ۪ٹھ اَسہِ ہَسا اوس ییٚتہِ فنٛگشَن رَژھا اَکھ تہٕ اَسہِ اوس ہُہ أسۍ ٲسۍ دَپان کۄکٕر تۄہہِ چھُو نا کۄکَر دُکان أسۍ ٲسۍ دَپان بہ بہٕ ٲسٕس دَپان تَہنٛدی دُکان پٮ۪ٹھ آنو کۄکَر تہٕ وۄنۍ ٲسٕس بہٕ دَپان ژےٚ سۭتۍ کَرٕ بہٕ مشوَر رَژھا اَکھ یہِ مےٚ کۭتیٛاہ آسَن تۄہہِ نِش کۄکَر وٕکٮ۪نَس موجوٗد وۄنۍ زَنتہِ آسَن مےٚ زیادٕ کۄکَر ضوٚرَتھ مےٚ زَنتہِ آسَن یِہوٚے زٕ ہَتھ ڈاے ہَتھ کۄکَر ضوٚرَتھ اچھا گوٚو تۄہہِ نِش چھِ واریاہ موجوٗد ژٕ وَنتہٕ مےٚ تِم کۄکَر توتہِ مطلب کھٮ۪نَس منٛز چھا اصلٕے اصلٕے چھا اچھا مےٚ چھِ مےٚ چھِ ضوٚرَتھ ہُم بَیلَر کۄکرٕے فنٛگَشَنَن پٮ۪ٹھ چھِنہٕ حظ تِمَے لَگان ترٛامٮ۪ن پٮ۪ٹھ لَگن نا کھٮ۪نَس لَگن نا تِمَے کۄکَر ٹھیٖک گوٚو تُہۍ چھُو دِوان زبان یِم کۄکَر چھِ اَصٕل اچھا ٹھیٖک تُہۍ واتنٲیزیو أسۍ دِمو تۄہہِ یورٕ تہِ لیکِھتھ اَسہِ کوتاہ چھُ ضوٚرَتھ کِتھ کَم چھِ ضوٚرَتھ آ بہٕ واتہٕ تیٚلہِ اوٗرۍ ٹھیٖک چھُ اَدٕ کیٛاہ اَدٕ کیٛاہ بِہِو السلامُ علیکُم